اِنٛڈیا یُس چھُ ییٚتہِ چھُ ٹرٛاپِکَل موٗنسوٗن کٕلایمیٹ چھِ ییٚتہِ آسان بیٚیہِ یُس اِنڈیا چھُ یہِ چھُ ایشَن کونٹِنینٛٹ چھُ تہٕ اِنڈَین اوشَنَس اِنڈَین اوشنَس پؠٹھ چھِ یُس اِنڈیا چھِ یُس اِن سَب کونٹِنٮ۪نٛٹ چھِ جو یُس اِنڈیَن سَب کونٹِنٮ۪نٹ چھِ ییٚتہِ چھِ واریاہ زیادٕ ہاٹ سَمٲرٕس آسان بیٚیہِ وِنٛڈ بیٚیہِ چھِ آسان وِنٹٲرٕس چھِ آسان ییٚتہِ ماڈِریٹ مگر یِم ہِمہٕ یِم انڈِہِکۍ سِٹیٹ چھِ یِم ہمالِین سِٹیٹٕس چھِ تَتہِ چھُ واریاہ زیادٕ خَطرناک تہٕ کرٛوٗٹھ ونٛدٕ آسان مگر یُس آ سمر بہار چھُ آسان سُہ چھُ آسان ماڈریٹ تَتھ منٛز چھِنہٕ زیادٕ گرم آسان کِہیٖنٛۍ تہٕ وَنٛدَس چھِ ہِمالِین سِٹیٹٕس یِم چھِ تَتہِ چھِ آسان واریاہ زیادٕ سردی ییٚلہِ ونٛدٕ چھِ آسان ونٛدٕ کالَس چھِ وارِیاہ سردی آسان بیٚیہِ چھِ شیٖن پٮ۪وان تہٕ اَتھ منٛز چھِ یی گژھان مگر یِم نٮ۪برِم سِٹیٹٕس چھِ مطلب یِم باقٕے سِٹیٹٕس چھِ یِم ہِمالین سِٹیٹٕس چھِنہٕ کِہیٖنٛۍ یِم سب ٹاپِکل رِجنس منٛز چھِ یِوان یتھ یِتھٕ پٲٹھۍ راجِستھان چھِ یِوان گُجرات چھِ یِوان مہاراشٹرا باقٕے ییٚتہِ چھُ آسان واریاہ زیادٕ گَرم سَمَر یہِ بہارَس منٛز چھُ ییٚتہِ واریاہ زیادٕ گَرم آسان تہٕ تۭر چھِنہٕ اَپٲرۍ زیادٕ آسان کِہیٖنٛۍ ییٚتہِ چھُ آسان ماڈِریٹ کٕلایمیٹ چھُ ییٚتہِ آسان وَنٛدَس چھِنہٕ زیادٕ تۭر آسان کیٚنٛہہ مگر بہارَس چھُ واریاہ زیادٕ گَرم ییٚتہِ آسان